ہِندوستانَس منٛز حظ چھِ یِوان واریاہ سپوٹٕس گِنٛدنہٕ حظ مگر زیادٕ تر یِم سپوٹٕس ہِنٛدوستانَس منٛز گِنٛدنہٕ چھِ نہٕ حظ یِوان یِمَن منٛز حظ چھُ کرکٹ تہٕ اَمہِ علاوٕ حظ چھِ گِنٛدان ییٚتہِ یہِ حظ یہِ فُٹ بال چھِ گَنٛدان والی بال چھِ گِنٛدان بیٚیہِ حظ چھِ ییٚتہِ گِنٛدان کھو کھو چھِ گِندان کَبڈی چھِ گِنٛدان یِم حظ چھِ کینٛہہ مَشہوٗر سپوٹٕس یِم ییٚتہِ گِندان چھِ بیٚیہِ چھ بیڈمِنٛٹَن وَغیرہ یِم حظ چھِ گِنٛدان ہِنٛدوستانَس منٛز لگ بگ پریتھ کُنہِ سِٹیٹَس منٛز چھِ گِنٛدان اور اَتھ حظ چھِ آسان کِرکیٹَس اگر أسۍ وٕچھو یہٕ حظ چھِ گِنٛدان سِٹیٹ لیولہِ پٮ۪ٹھ چھِ گِنٛدان اِنٹَر سِٹیٹ لیولہِ پٮ۪ٹھ چھِ گِنٛدان زونَل لیولہِ پٮ۪ٹھ چھِ گِنٛدان ڈِسٹرک لیولہِ پٮ۪ٹھ چھِ گِنٛدان سِٹیٹ لیولہِ پٮ۪ٹھ چھِ گِنٛدان یہٕ حظ چھِ تَمہِ بغٲر نیشنَل لیولہِ پٮ۪ٹھ اور یِم نیشنل لیولہِ پٮ۪ٹھ چھِ نہ حظ گِنٛدان رانجی چھِ گِنٛدان یا سعیِد مُشتاق علی ٹرافی چھِ گِنٛدان سم ہم یِم یہِ گِنٛدان چھِ تَمہِ پتہٕ حظ چھِ گِنٛدان تِم سیۄدُے کوٚت حظ رانٛجی گِنٛدنہِ اور رانجی پتہٕ حظ چھِ تِمن اَصٕل پٔرفارمیٚنٕس ہاوٕنۍ تہٕ تِم حظ چھِ دِوان پتہٕ اِنٹَر نیشنل لیول اِنٹَرنیشنل لیولہِ منٛز حظ چھِ تِم گِنٛدان باقین دُنیِہِکٮ۪ن مُکَلن سۭتۍ دُنیاہَس منٛز حظ چھِ واریاہ مُلُک یِم زَن کِرکٹ گِندان چھِ اَتھ منٛز حظ چھِ یِوان اَسٹریلِیا چھُ یِوان اِنٛگلینٛڈ چھُ یِوان نِیوٗزِلینٛڈ چھُ یِوان سَوُتھ اَفریٖکا چھُ یِوان پاکِستان چھُ یِوان ویسٹہٕ اِنڈیٖز چھُ یِوان بَنٛگلادیش اِتھٕے پٲٹھۍ حظ چھ باقٕے باقٕے تہِ چھِ یِوان یِم زَن یہِ گِنٛدان چھِ یِتھٕے پٲٹھۍ چھِ اگر باقٕے گیمٕز چھ کھو کھو چھُ یہِ حظ یہِ اولَمپِکٕس حظ چھُ اولَمپِکٕس تہِ چھِ گِنٛدان اولَمپِکسس منٛز تہِ چھِ نِوان اِنٛڈیِہٕکۍ حِصہٕ اَتھ منٛز حظ چھِ بیٚیہِ گَژھان کٲم یُس حظ کھو کھو چھُ کھو کھو حظ چھِ ہِنٛدوستانچی گیم یہِ حظ چھِ اِنٛڈیا ہَن ییٚتی کٔرمٕژ اورِج یہِ چھِ ییٚتی یوت یِوان گِنٛدنہٕ اَتھ منٛز حظ چھِ کیاہ سَتھ سَتھ پٕلیٚر آسان لگ بگ تِم حظ چھِ آسان لایِن کراس کَرٕنۍ اور تتھ منٛز حظ چھِ تِم سِمپٕلی سوری یہِ حظ یہٕ کَبَڈی کَبَڈی منٛز کَبَڈی اوسُس وَنان کھو کھو چھِ گِنٛدان ییٚتہِ کھو کھو چھِ دۄنوے تَتھ منٛز چھِ منۍ زَنہِ تہِ گِنٛدان تہٕ مَرٕد تہِ گِنٛدان کِرکیٹَس تہِ چھِ مَرٕد تہِ گِنٛدان تہِ زَنہِ تہِ گِنٛدان یُس زَن زیادٕ مَشہوٗر گیم چھِ سۄ چھِ یِہٕے کِرکَٹ حظ کرکیٹَس منٛز اگر تۄہہِ بہٕ وَنہِ کینٛہہ نفرَن ہِنٛز کَتھ کَرو تَتھ منٛز حظ چھِ یِوان گۄڈٕنیٚتھٕے اگر أسۍ وٕچھو اِنٛڈیا ہَس منٛز اگر وٕچھو راہُر ڈرٛیوِڈ چھُ یِوان اَتھ منٛز حظ چھُ کٔپِل شَرما یہٕ کپل دیو چھُ یِوان یہِ حظ اَتھ منٛز حظ چھُ یِوان وِراٹھ کوہلی چھُ یِوان عِرفان پَٹھان اوس حظ بیٚیہِ حظ اوس اَتھ منٛز یِوان واریاہ پٕلیر حظ یُس زَن یُس زَن واریاہ ایٚتھلیٖٹ چھِ یَتھ منٛز گوتَم گَمبیٖر وِرینٛدَر سہواگ سَچِن ٹینڈولکر آ روبِن اُتھَپا دِنیش کارتِک زٔہیٖر خان یُس زَن بیہتریٖن بولر اوس ہِندوستانس منٛز آشیٖش نیہرا سارَو گَنٛگولی یُس زَن اوس ایم ایس دونی یُس زَن اوس ساری منٛز زَبردست کیپٹین مانہٕ اوس یِوان حظ دُنیاہس منٛز تٔمِس تٔمِس دِیُت زٕ ساس شُرہَس منٛز لگ بگ بَٹ زٕ ساس کُنوُہہَس منٛز دِیُت تٔمۍ رِٹایَرمیٚنٹ تٔمۍ حظ دِیُت اِنٛڈیا ہَس اَکھ وٲرلڈٕ کَپ تہِ زیٖنِتھ بیٚیہِ دِیٚتنَکھ ٹُوینٛٹی وٲرلڈٕ کَپ تہِ زیٖنِتھ سُہ حظ چھُ زبردست ماننہِ یِوان حظ یِتھٕے پٲٹھۍ حظ چھِ باقٕے سپوٹٕس پٔرسن تہِ چھِ یِتھ پٲٹھۍ منٛز اگر ونو نیٖلج نیٖرَج چوپرا چھُ نیٖرَج چوپرا یُس زن سُہ تھُرو چھِ نہ حظ کَران جُویلِین تھُرو جُویلِیَن تھُروس اوس او سُہ گولڈٕ میڈَل حظ زیون تٔمۍ تَتھ منٛز تٔمۍ حظ أنۍ مُلکہٕ زیٖنِتھ کَنٹِری خٲطرٕ گولڈٕ میڈَل تہٕ تَمہِ پتہٕ حظ چھِ یہِ کیاہ چھِس وَنان سانِیا نیہوال چھِ یِوان سانِیا مِرزا چھِ یِوان یِم حظ چھِ بیڈمِنٛٹَن گِنٛدان اور یِمن حظ چھِ مطلب یِم تہِ ایتھلیٖٹ چھِ نہ حظ یِہِنٛز فِٹنیس چھِ آسان طُفانٕچ حظ یِمن حظ چھِ آسان زَبردست فِٹنیس یِتھٕے پٲٹھۍ چھُ یہِ حظ یہِ یِوان بیٚیہِ کالی یُس چھُ یِوان سُہ چھُ یہِ حظ یہِ رَسلَر اِنٛڈیا ہَس یُس زَن ریسلِنٛگ چھُ گِنٛدان اِنڈیِہِکۍ طرفہٕ یِتھٕے پٲٹھۍ حظ چھِ باقٕے تہِ چھِ یِوان سَمن حانا چھِ یِوان سُہ حظ چھِ وومین کِرکیٹَر چھِ ہَرمیٖت کور چھِ سۄ کیپٹین چھِ اِنٛڈین وومینٕز کِرکیٹ ٹیٖمَس یِتھٕے پٲٹھۍ چھِ باقٕے تہِ واریاہ گیمٕز چھِ یِوان یِم زَن اِنٛڈیا ہَس منٛز گِنٛدان چھِ لگ بگ چھِ اِنٛڈیا ہَس منٛز گِنٛدان سارے گیمہٕ چاہیے سۄ فُٹ بال چھِ گندان وۄنۍ چھِ فُٹ بال ٲس نہٕ تیٖژ گِنٛدان کِہیٖنۍ تہِ وۄنۍ گوٚو کَمٕے ٹایِم یہِ لٲجِکھ بیٚیہِ گِنٛدٕنۍ فُٹ بال تہٕ فُٹ بال چھِ مَطلب نہ زیادٕ اِنٹَرنیشنل ٹیٖم چھُنہٕ وُنہِ اِنٛڈیا ہَس فُٹ بالہِ کِہیٖنۍ تہِ اَتھ حظ چھِ گِنٛدان یِم ٹیٖم وٕنہِ اِنٛڈیا ہَس منٛزٕے تہٕ وۄنۍ چھِ تھوڑا تھوڑا یِم کَران مَطلب ہیچھان تہٕ پَکان چھِ بُرونٛہہ تہٕ لگ بگ چھِ یِمن اَتھ منٛز تہِ لوگمُت وۄنۍ اَصٕل پراگریٚس کَرُن والی بال چھِ گِنٛدان یِم والی بال حظ چہِ گِنٛدان واریاہ اَصٕل یِم اِنٛڈیا ہَس منٛز یِتھٕے پٲٹھۍ حظ چھِ یِم باقٕے چھِ یِم مےٚ امہِ برٛونٛہہ تہِ وَنیایے کھو کھو چھُ کَبَڈی چھِ گِنٛدان کھو کھو چھُ کَبَڈی حظ چھُ واریاہ ٹیٖم تِم اَکھ چھُ سُہ پونیوٲل یاد حظ چھِ پُنیری پَلٹَن چھِ یِتھٕے پٲٹھۍ چھِ واریاہ تَتھ منٛز تہِ سُہ نیٖرَج چوپرا بیترِ تَتھ منٛز تہِ آسان تِم حظ چھِ واریاہ زَبردست گِنٛدان تَتھ حظ چھُ اَکھ سیٖزَن لَگَان پُرو کَبَڈی سیٖزَن تَتھ حظ چھِ واریاہ زَبردست مَزٕ حظ یِون یِم حظ ٲسۍ کینٛہہ سپوٹٕس پٕرسن یِہِنٛدۍ تۄہہِ مےٚ ناو ؤنوٕ اور یِمو منٛز اگر تُہُۍ ؤنِو مےٚ مےٚ کُس چھُ فیورِٹ یِمو منٛز تہٕ بہٕ حظ ہیٚکہو تۄہہِ وِنِتھ مےٚ حظ چھُ ایم ایس دونی فیورِٹ تہِ کیاز تٔمۍ حظ بَنُو اِنٛڈیا ہَس زبردست ٹیٖم تَمہِ کھۄتہٕ مَطلب تَمہ بُرونٛہہ اوس مےٚ فیورٹ سورَو گَنٛگّولی یُس زَن واریاہ اَصٕل اوس گِنٛدان اِنٹَرنیشنل لیولہِ پٮ۪ٹھ تہِ چھِ اِنٛڈیا ہَس کینٛہہ پٕلیٚر واریاہ زَبردست مَشہوٗر مگر بیٚیہِ تہِ چھِ کینٛیہ دُنیِہِکۍ زَبردست ایتھلیٖٹ یِوان ماننہٕ یِمن منٛز حظ چھِ اے وی ڈِ ویلرٕز بیترِ چھِ یِوان ماننہٕ زَبردست شُعیب اختر اوس یِوان ماننہٕ یُس زن پاکِستانُک اوس سُہ تہِ اوس یِوان زبردست ماننہٕ یِتھٕے پٲٹھۍ چھِ باقٕے باقٕے تہِ تہٕ لگ بگ حظ چھِ یِمٕے یہِ مےٚ اوس وَنُن اَتھ مَتعلِق